یُس زَن یہِ سٲنۍ کٲشِر لینگویج چھِ یہِ روٗز واریاہ پتھ میانہِ مُطٲبق روٗز یہِ واریاہ پَتھ کیوں کہِ یُس اَسہِ پَنٕنی کٲشِر لوٗکھ چھِ أسۍ لٔگۍ مون کرنہِ یتھ منٛزن اردوٗ چھُ اِنگلِش چھُ آز یُس تہِ شُر وٕچھ وون مول موج چھُ تٔمِس لینگویج ہٮ۪چھناوان اردوٗ یا تہِ اِنگلِش تہٕ کَشمیٖری یُس چھُ تَتھ چھِ أسۍ واریاہ زیادٕ لایک واریاہ زیادٕ کَم درجہِ دِوان تہٕ وۄنۍ اَتھ گژھِ ساروی کھۄتہٕ زیادٕ درجہِ دینۍ یہِ چھِ سٲنۍ مادری زَبان اَگر نہٕ أسۍ اَتھ ہٮ۪کو عزت تھٲیِتھ اَتھ ہٮ۪کو أسۍ بوٚڑ ساروی کھۄتہٕ بوٚڑ درجہِ دِتھ تیٚلہِ چھُ نہٕ سون وجوٗدُک کانٛہہ کَتھٕے کیوں کہِ یوٗتاہ اَسہِ مطلب ویسٹٲرٕن کَلچرَس کُن گژھو توٗت گژھِ سانہِ خرٲبی کٲشِر مےٚ چھِ نہٕ باسان کٲشِر ہِش چھےٚ کانہہ اَصٕل لینگویج کیازِ کہِ کٔشیٖر منٛز یوٗتاہ اکھ تٔمیٖز چھُ بیٚیہِ اَگر یُس لہجہ چھُ سُہ چھُنہٕ بیٚیہِ کُنہِ لینگویجس منٛز اَگر أسۍ اِنگلِشس منٛز وٕچھو مول ٲسۍ تن یا موج ٲسۍ تن یا ٹیٖچر ٲسۍ تن یا کانہہ تہِ تَتھ چھِ ساری وۄنۍ یوٗ وَنان لیکِن کٔشیٖر منٛز چھِ ہر أکِس جینڈرس خٔطر ہر أکِس ایلڈرلی مطلب ضعیٖفن خٲطرٕ چھِ عزتہٕ وول تُہۍ یہِ تِمن یِتھ پٲٹھۍ مطلب اکھ عزتہٕ سان مطلب کٔشیٖر زَبانہِ منٛز چھِ أسۍ ساروی ین عٮزت دِوان وۄنۍ مےٚ چھُ نہٕ باسان بیٚیہِ کُنہِ زبانہِ منٛز چھِ یہِ أسۍ ہٮ۪کان یوٗتاہ عٮ۪زت دِتھ مَگر اَسہِ کیاہ کٔر کٲم یہِ پَنٕنۍ کٲشِر لینگویج مٔشرٲو اَسہِ پَزِہا نہٕ یہِ کَرُن کِہیںۍ یوٗتاہ تیوٗت تیوٗت پَزِ اَسہِ پراموٹ کَرٕنۍ یِم اَسہِ نٔے نٔے جینریشن چھِ یِوان یِم شُرۍ چھِ اسہِ یِوان نٔے نٔے چیٖز یِوان تِمن پَزِ گۄڈٕنیتھ کٲشِر لینگویج ہٮ۪چھناوٕنۍ پَتہٕ گژھِ بیٚیہِ کُنۍ مطلب اَسہِ توَجوٗ دیُن کیوں کہِ ییٚلہِ تِمن پَنُن کٲشِر زَبان تیٚلہِ ہٮ۪کن تِم مطلب برۄنہہ کُن پروگریس کٔرِتھ ہن اَگر نہ تِمن کٲشُر تَگہِ تہٕ برونہہ کُن گژھِ سٲنۍ یہِ کٲشِر زَبان یہِ گژھِ مطلب غٲبٕے گژھِ یہِ پَتہٕ ییٚلہِ شُرۍ وٕچھوکھ سٲری تِمن یُس ییٚمِس سۭتۍ تہِ کَتھ کَرو تٔمِس چھُ یا تہِ اِنگلِش تَگان یا چھُس اردوٗ تَگان کٲشُر کٲشِر پٲٹھۍ کَتھ کَرن وول بَچہِ نہٕ وۄنۍ کانہہ مےٚ چھُ باسان یہِ چھِ لاسٹ جینریشن یُس کٲشِر پٲٹھۍ چھِ ہٮ۪کان کَتھ کٔرِتھ تہٕ کٲشِر پٲٹھۍ چھِ ہٮ۪کان سَمجتھ کیٚنٛہہ مطلب کٲشُر یوٗتاہ پَتھ کَرُن اوس نہٕ صٮحیح میانہِ مُتعلِق کِہینۍ یوٗت تہٕ توٗت پَزِ اَسہِ کٲشِر لینگویج پراموٹ کَرٕنۍ زیادٕ سے زیادٕ پراموٹ کَرٕنۍ کیوں کہِ أسۍ چھِ مطلب أسی یوت ہٮ۪کو یہِ بَچٲیِتھ وۄنۍ سٲنۍ کٲشِر لینگویج بیٚیہِ یہِ نہٕ نیبرٕ پٮ۪ٹھ ہن کانہہ مےٚ چھُ نہٕ بیٚیہِ یہِ سَمجھ تران کیٚنٛہہ کیاہ چھُ اَتھ اِنگلِش تہٕ بیٚیہِ اردوٗ لینگویج منٛز اَگر بہٕ پَنٕنی کَتھ کرٕ وٕنکیس کوٗتاہ مُشکِل چھُ مےٚ خٲطرٕ گژھان کٲشِر پٲٹھۍ کَتھ کَرُن کانٛہہ سینٹینس پَرُن کٲشِر پٲٹھۍ یہِ اوس واریاہ مُشکِل مےٚ خٲطر کیوں کہِ مےٚ چھُ لۄکچار پٮ۪ٹھ صرف آئی تھنک ایٹتھس تام آسہِ مےٚ کٲشُر پوٚرمُت سُہ تہِ واریاہ مُشکِل سان بہٕ ٲسٕس دَپان کر مۄکلہِ مےٚ تھپھ وۄتھہِ مےٚ ییٚمہِ کٲشِر زَبانہِ پٮ۪ٹھ بٹ مےٚ چھُ واریاہ زیادٕ رِگریٹ پَنٕنہِ جایہِ وۄنۍ چھَس بہٕ اَتھ چیٖزَس پراموٹ کرنہٕ خٲطرٕ پَنٕنہِ کَشمیٖری لینگویج پراموٹ کرنہٕ خٲطرٕ کٲشِر شاعر لٮ۪کھان کٲشِر پویمہٕ تہِ لٮ۪کھان تہٕ بیٚیہِ یِم سٲنۍ شیخ العالم رحمتہ اللہ علیہ تِمو چھِ یِم شُرٕکۍ چھِ لٮ۪کھۍ مٕتۍ تِم تہِ چھَس بہٕ پران تہٕ تِمن سَمجنٕچ کوٗشش کران یِم لل دید ہِندۍ باتھ چھِ تِم تہِ چھَس بہٕ پَنٕنہِ طور پرنٕچ کوٗشش کران تہٕ تِمن چھِس بہٕ واریاہ زیادٕ پراموٹ کران بہٕ چھَس شُرین تہِ وَنان یُس سٲنۍ گرِ چھِ یِوان ٹوٗشن پرنہِ کیٚنہہ شُر بہٕ چھَس تِمن تہِ وَنان کہِ تُہۍ ٲسِو زیادٕ تر کٲشِر پٲٹھی کَتھ کران تہٕ یہِ اُردو تہٕ اِنگلِش گوٚو پَتہٕ گۄڈٕنیتھ گوٚو سٲنۍ مٲدری زَبان اَتھ گژھِ واریاہ زیادٕ پراموٹ کَرُن